اَسلام علیکُم وعلیکُم اَسلام ٹھیٖک ٹھیٖک چھِو حظ آ آ اَہَن حظ اَہَن حظ بَناوان چھِ نہ حظ ہر کانٛہہ قٔسٕم تۄہہِ کُس قٔسٕم چھُو لَگاوُن اچھا اَہَن حظ اَہَن حظ اَہَن حظ اَہَن حظ بَنن بَنن تِم تہِ بَنن تِم تہِ بَنن سَروٕ کُلۍ تہِ بَنن تِم تہِ حظ بَنن سارِوٕے کھۄتہٕ سارِوٕے کھۄتہٕ اَہَن حظ اَچھ سارِوٕے کھۄتہٕ اَصٕل گژھِو یُس سُہ گریٖن چھُ روزان واریاہَس ٹایمس آ آ اَہَن حظ آ آ اَہَن حظ اۭں اۭں اَہَن حظ یہِ ہے آب واب دیُن بیٚیہِ وُچھُن کُنہِ جایہِ ما یِیَس گاسہٕ کوٚٹاہ واسہٕ کوٚٹاہ سُہ کَڈُن آ یہِ اَہَن حظ أسۍ چھِ یِوان اَمٲنۍ پٲٹھۍ پَنٛداہ شَتھ رۄپیہِ آ یہِ حظ یہِ کَرو رۄپیہِ ہَتھ کھںٛڈ کَم وۅنۍ کیٛاہ کَرو یوٚتن یوٚتن وُہ ساس رۄپیہِ وُہ ساس رۄپیہِ اَہَن حظ یہِ چھِ پارَک شیرٕنۍ تہِ درمُن تہِ لَاگُن پوٚش تہِ اَنٕنۍ پوٚش تہِ لاگٔنۍ اَتھ چھےٚ نا کٲم واریاہ موٚزوٗر تہِ لاگُن اَہَن حظ

مےٚ چھُناہ دوٗرِ پیٚٹھ مےٚ چھُ دوٗرِ پیٚٹھ یِوان مےٚ چھِ اتہِ اکھ زیادَے پَہن خرچہٕ آ اَہَن حظ آ أسۍ چھِناہ أسۍ چھِناہ یِمن نظ نَظرِ یِوان اَگر باسہِ شاخ تَرٛٲشی چھِ کَرٕنۍ تیٚلہِ چھِ کران أسۍ شاخ تَرٛٲشی تہِ آ سیٖز سیٖزنَس حظ أکِس ؤرۍیَس آ اَہَن حظ آ ژےٚ ما چھِی درٛج واریاہ ہَتھ ڈۅڈ ہَتھ رۄپیہِ گژھِ کُل یہِ حظ چھُ پَتَے درٛۅجر اَتھ کیٛاہ کَرہو یہِ چھُ درٛۅجرٕے ؤنکیٚس یِتھُے اَتھ کیٛاہ اکھ زٕ ہتھ رۄپیہِ لۄکٔٹِس لۄکُٹ زٕ ہَتھ ڈاے ہَتھ رۄپیہِ گژھان سروٕ کُلۍ چھِ گژھان ترٛےٚ ہَتھ رۄپیہِ سُہ چھُ اَمہِ کھۅتہٕ ہیٚے وِی پَہم گژھان سُہ تہِ چھُ گژھان یِہےَ ژور ہَتھ ترٛےٚ ہَتھ مُختٔلِف اَہَن حظ سُہ تہِ چھُناہ بَنان نَرسٔری منٛز نَرسٔری چھےٚ نا اَسہِ لۄکٔٹِس لۄکٔٹِس گژھِ کَمٕے ریٹ بٔڈِس گژھِ زیادٕ بٔڈِس گژھان پوٚشہِ کُلۍ زیادٕ لۄکٔٹِس گژھان کَم اَہَن حظ اَہَن حظ یِم تۄہہِ ضروٗرت آسنَو اَہَن حظ اَہَن حظ اَدٕ کیٛاہ نہ حظ نہ نہ نہ وۅنٛدس چھُنہٕ کیٚنٛہہ گژھان یِمن یہِ یہِ حظ چھُے مےٚ یِپٲرۍ بہٕ یِماہ بہٕ یِمو پانَے تیٚلہِ تُہۍ ؤنِو ایٚڈرَس اَدٕ حظ اَدٕ حظ اَدٕ حظ بِہِو حظ خدایَس حَوالہٕ اَسلامُ علیکُم